کٲشِر زبانۍ چھُ سنسکرت تہٕ انگریٖزی زبٲنۍ ہُنٛد واریاہ اثر أسۍ چھِ کشمیٖر أسۍ چھِ کٲشِر زبٲنۍ منٛز واریاہ سنسکرت تہٕ انگریٖزی لفٕظ استعمال کران سنسکرت سنسکرت لفٕظ یتھ پٲٹھۍ بھارت چھُ ضنم چھُ سوٗر چھُ پرُژھُن چھُ بیٚیہِ شانتی چھِ یتھ پٲٹھۍ چھِ انگریٖزی لفٕظ کشمیٖری کٲشِر زبٲنۍ منٛز وننہٕ یِوان بوڑ چھُ سکوٗٹر چھُ موبایِل فون چھُ بس سٹاپ چھُ ریلوے سٹیشن چھُ ٹرین سٹیشن چھُ کیفے چھُ